اسلام علیکُم وعلیکُم سَلام اَلحمدُاللہ شُکرَن اَلحمدُاللہ اَلحمدُاللہ اَچھا ٹھیٖک چھُ ٹھیٖک چھُ

ٹھیٖک ٹھیٖک ٹھیٖک شُکُر اَگر أسۍ وٕچھو پویِنٹ آف وِیوٗ اِسلام پویِنٹ آف وِیوٗ وٕچھو أسۍ کہِ اَگر کانہہ اگر کانٛہہ لۄکچہِ لۄکچہِ گۄناہ کرن چھِ کہِ اللہ تعالیٰ چھ تٔمِس وَنان مطلب نہ ژٕ یہِ مےٚ کُن واپَس مےٚ نِس یہِ ژٕ کر توبہٕ تہٕ بہٕ کرٕے ژےٚ معاف وۄنۍ اَگر أسۍ وٕچھو أسۍ اَگر مطلب جج کرون سُہ أسۍ اَگر تٔمِس پٔنِشمینٹ کانٛہہ دِمو اَگر کانہہ ژوٗر کرِ أسۍ کیاہ پنِشمینٹ دِمَو تٔمِس اِسلامَس منٛز اِسلام پویِنٹ آف وِیوٗ منٛز یہِ ہٮ۪کَو أسۍ کٔرِتھ یہِ اَگر کانہہ ژوٗر چھُ کَران مطلب أمِس ہٮ۪کَو أسۍ ژوٗرٕ وٲلِس ہٮ۪کَو أسۍ موقعہٕ اکھ دِتھ أمِس وَنو أسۍ نہ ژےٚ کٔرٕتھ وٕنکیٚنس ژوٗر ژےٚ دموے موقعہٕ اکھ اَگر نہٕ ژٕ واپَس آکھ اَگر نہٕ ژٕ باز آکھ ژےٚ ہٮ۪کوے أسۍ پتہٕ ژےٚ مُتعلِق ہٮ۪کَو أسۍ پَتہٕ تِژھ اکھ مطلب مومینٹ نِتھ یَتھ منٛز ژےٚ پرابلِم ہٮ۪کہِ گٔژِھتھ پتہٕ یا مطلب بیاکھ چھُ یِتھ پٲٹھۍ أسۍ وٕچھان چھ سعودی عرب کَنٹریٖز یُس چھُ تِم چھِ کران کٲم تِم چھِ ڈیریکٹلی اَگر کانہہ غلط چھُ کران تٔمِس چھِ تِم ژوٗر اَگر کرن تٔمِس چھِ ۂژۍ ژَٹان سُہ چھُ تِمن پَنُن روٗل اَگر اِسلام وٕچھو اِسلام چھُ پیٖس مطلب گوٚو اَمُن اَمُن چھُ اِسلامَس منٛز اَگر ژےٚ غلطی کٔرٕتھ اَکہِ پھیٖرِ ژےٚ دِموٕے أسۍ موقعہٕ تہٕ ژٕ وٕچھ ژٕ مہ کرکھ بیٚیہِ یہِ غلطی وۄنۍ اَگر پھر بی چھُ کران کانہہ غلطی تھوڑا بہت دِموکھ بیٚیہِ موقعہٕ گوٚو اِسلام چھُ موقعہٕ دِوان یہِ نہٕ کیٚنہہ ڈیریکٹلی آ آ قانوٗنی کاروٲیی ہٮ۪کَو أسۍ تٔمِس آرام سان کٔرِتھ مطلب تٔمِس ہٮ۪کَو اِسلامَس منٛز اَگر أسۍ وٕچھو اِسلام پویِنٹ آف وِیوٗ سُہ ہٮ۪کو أسۍ یہِ جلٕے وَتن مطلب سُہ ہٮ۪کون أسۍ اکھ مُلکَس منٛز نہٕ تھٲیِتھ کیٚنہہ مطلب سُہ کَنٹری منٛز یا کُنہِ مطلب گامسٕے منٛز سُہ ہٮ۪کون نہٕ أسۍ اَمہِ گامہٕ نِش دوٗر تھٲیِتھ تہٕ یہِ ہٮ۪کو أسۍ کٔرِتھ نہ کیٚنہہ چھُنہٕ پَرواے اِسلام پویِنٹ اِسلام چھُ مےٚ ووٚن نہ گۄڈٕے مطلب اَگر گۄڈٕنیتھ کٔر کٲنسہِ غلطی أمِس دِموہو أسۍ گۄڈٕ دُبارٕ دِموس موقعہٕ وۄنۍ اَگر نَے وۄنۍ اگر نے یہِ باز چھُ یِوان أمِس چھ کَرُن کٲم أمِس یہِ یہِ ہٮ۪کَو أسۍ مطلب تیُتھ کانٛہہ پنشمینٹ دِتھ ییٚمہِ کہِ وجہہ سۭتۍ پنشمینٹ روزُن واریاہ چھُ پنشمینٹہٕ ییٚمہِ سۭتۍ مطلب أسۍ نِمو قانوٗنی أسۍ ہٮ۪کَو قانوٗن سُند ہٮ۪لٕپ نِتھ أسۍ ہٮ۪کون یہِ جیلَس منٛز بَند تھانٲیِتھ یہِ چھُ اِسلام وَننہِ اِسلام چھُنہٕ کینٛہہ مطلب تُہۍ کٔرِو سا مطلب گۄڈٕنیتھٕے چھُ آ گۄڈٕنیٹھ یُس مےٚ ووٚن نہ سِمپٕل چھُ گۄڈٕنیتھ یِہوے کہِ موقعہٕ دِیُن اَگر نہٕ موقعس منٛز گوٚو تیٚلہِ ہٮ۪کَو أسۍ جج نِتھ کہِ أسۍ ہٮ۪کَو ہیلٕپ یہِ کٔرِتھ قانوٗنی ہٮ۪لٕپ ہٮ۪کَو أسۍ کٔرِتھ کہِ سُہ ہٮ۪کون أسۍ بَند تھٲیِتھ آ سُہ ہٮ۪کون بَند تھٲیِتھ أسۍ تَتھ منٛز چھِنہٕ کانہہ فرق ییٚلہِ نہ سُہ زیادٕ باو یِیہِ سُہ تھاووٚن أسۍ بند سُہ تھاووٚن أسۍ اَمہِ سوسایٹی نِش دوٗر یوٚتامَتھ تٔمۍ سُند بِہیویَر چینج گژھِ یعنے کہِ یوٚتانۍ تٔمۍ سُند ماینڈسیٹ چیج گژھِ کہِ اَتھ متعلِق پَتہٕ ییٚلہِ سُہ ہٮ۪کہِ تھوڑا بہت سُہ ہٮ۪کہِ واپَس یِتھ اَگر نہٕ زیادٕ تہِ اَدٕ حظ اَدٕ حظ